یِم یِم ریڈیٖمیڈ پلو چھِ آسان یِم ہینڈ میڈ پلو چھِ آسان یِم چھِ أسۍ امہِ موجوب اتھہٕ سۭتۍ بناوان تِکیاز کہِ مطلب أسۍ چھِ دپان یۄس مطلب ریڈیٖمیڈس سٕلٲے چھنہ آسان سۄ چھنہٕ پوٗرٕ آسان کہِنۍ تہِ تِکیازِ کہِ تو کِنۍ چھِ أسۍ ونان مطلب ریٚڈیمیڈس چھنہٕ تیٖژاہ فٹنگ تہِ آسان برابر کہینۍ تتھ چھِ آسان دوٗر دوٗر سِلٲے أسۍ چھِ او کِنۍ بناوان یہِ ہینٛڈ میڈ پلو تِکیازِ کہِ أسۍ چھِ پننہِ مزازٕ سُوناوان پانس یُس فیشن خۄش گژھہ یُس ڈِزایِن خۄش گژھہِ یمہِ سُنٛد ڈِزایِن خۄش گژھہِ سُہ چھِ أسۍ بناوان یتھ کٔنۍ خۄش گژھہِ تہِ چھِ کران یوٗتاہ مطلب پننہِ میجرمیٚنٹ حساب چھِ سُہ أسۍ تھوان کِنہٕ نہ اسہِ ہسا چھُ دِلس یہِ برابر أسۍ چھِ کران تہِ یی مطلب أسۍ چھِ پنُن پنُن یہِ مطلب کہِ برونٛہہ کُن پکناوان مطلب کہِ شوکھ چھِ أسۍ پوٗرٕ کران نتہٕ چھِ اسۍ ریڈیٖ مید پیٚوان سستہٕ تِکیاز کہِ ہینٛڈ میڈس چھُ اسۍ پیٚوان گۄڈٕ کپُر انُن پتہٕ سِلٲے انٕنۍ پتہٕ تتھ میچنگ سٹال انُن وۄنۍ سُہ وغیرہ وغیرہ مطلب ریڈیٖمیٹس چھِ أسۍ تٔتی تُلان سورٕے تتھ چھُ نفع تتھ چھنہٕ سِلٲے وِلٲے پیٚوان دِنۍ کہینۍ تہِ تتھ چھنہٕ پیٚوان پیمیٚنٹ ایٚکسٹرا کرُن کہنۍ مگر یُس ہیٚنڈ میڈ چھُ تتھ چھِ پیٚوان ایٚکِسٹرا پیمیٚنٹ کرُن